اَسلامُ علیکُم ساروٕے منٛزٕ زیادٕ کَرٕ بہٕ کُلیو منٛز کوٗشِش میوٕ کُل دیُٚن تِم میوٕ کُلیو منٛز کَرٕ بہٕ زیادٕ پَسنٛد ژوٗنٛٹھۍ کُل دیُٚن تِکیٛازِ مےٚ چھِ ژوٗنٛٹھۍ واریاہ زیادٕ پَسنٛد ژوٗنٛٹھ چھُ مےٚ ساروٕے منٛزٕ زیادٕ پَسنٛد میوَو منٛز بیٚیہِ چھِ بہٕ چھَس ژوٗنٛٹھ کھیوٚن کَران واریاہ زیادٕ پَسنٛد بہٕ چھٮ۪س تقریٖباً دۄہَے اَکھ اَکھ ژوٗنٛٹھ کھٮ۪وان تہٕ اَمہِ علاوٕ چھِ ژوٗنٛٹھ کُلِس اَسہِ میوٕ وَرٲے تہِ واریاہ زیادٕ فٲیِدٕ ژوٗنٛٹھ کُلِس چھُ مطلب آکسیجَنٕچ تہِ اگر أسۍ کَتھ کَرو آکسیجَن سَپلاے تہِ چھِ اَسہِ اَصٕل دِوان یِم بٔڑۍ کُلۍ چھِ آسان تِم چھِ آکسیجَن سَپلاے تہِ اَسہِ اَصٕل دِوان اَمہِ وَرٲے چھِ اَسہِ بیٛاکھ تہِ فٲیِدٕ ژوٗنٛٹھ کُلِس یہِ چھِ اَسہِ باٹھ کَنچی کٔرِتھ چھِ اَتھ باٹھ نیران لاسٹَس یُس أسۍ زالان چھِ یَتھ أسۍ ژِنہٕ چھِ بَناوان وَندَس خٲطرٕ تہٕ سُہ فٲیِدٕ تہِ چھُ اَسہِ اَمیُٚک نَتہٕ یا باٹھ ژِنہِ وَرٲے تہِ چھِ یِتھ پٲٹھۍ تہِ چھِ أسۍ باٹھ ڈریکٹ دانَس منٛز لاگان تہٕ أسۍ چھِ ہٮ۪کان مطلب وَندَس دانَس پٮ۪ٹھ رٔنِتھ بَتہٕ وَتہٕ سیُٚن ویُٚن تَتھ پٮ۪ٹھ تیار کٔرِتھ